دُنیہکٮ۪ن پانٛژن مُلکن ہُنٛد ناو چھُ یِتھ کٲٹھۍ زِ گۄڈٕنِکۍ گوٚو پِاکِستان دٔیُم گوٚو ہِنٛدُستان تریُم گوٚو بوٗٹان ژوٗرٕم گوٚو بنگلہ دیش پوٗنژِم گوٚو سری لنٛکا